مےٚ ہسا اوس اوترٕ ہیر کنڈشنر اکھ اوٚنمُت سُہ اوس واریاہ اصٕل بہٕ ٲسس شٮ۪مپو تراوان مےٚ اوس واریاہ گوٚمُت مس خراب مےٚ اوس ژلان مس نیٖرِتھ پتہٕ ٲسِس نہٕ بہٕ یوز کران کہینۍ تہِ شٮ۪مپو پتہٕ اوٚن مےٚ اوترٕ یُہے تہٕ مےٚ گے تمے سۭتۍ مگر فرق واریاہ زیادٕ بہٕ چھس شُکر ادا کران زِ یتھ پروڈیٚکٹ تہِ چھِ مارکیٚٹس منٛز زِ یمو سۭتۍ نہ أسہِ پرابلم چھِ گژھان کہینۍ نہٕ